ہیٚلو ٹھیکدر سَہ حظ اوس مےٚ گِلاس ڈبہٕ مےٚ حظ ٲسۍ کٕننۍ تہٕ تۄہہِ حظ چھُو ہیٚنۍ شاید مےٚ حظ گٔیَے مٔشتھٕے تُہۍ حظ چھُو وُلٹے وَنان آ مےٚ وَنہٕ ژٕ ژٕ ونہٕ حظ مےٚ گۄڈ پنٕنۍ ریٹ ویٹھ آسن مےٚ ڈبَس آسن مےٚ زٕ ترٛےٚ ہتھ ڈۄڈ ہتھ حظ چھِ وارِیاہ کَم گَژھان کیاہ حظ چھُ مےٚ حظ چھُ ڈۄڈ ہتھ وارِیاہ اَتھ حظ چھُ وارِیاہ ژھیٚنان تیٚلہِ ژٕ کَر حظ توتہِ زٕ ہتھ تانی کَر حظ ژٕ بہٕ حظ چھُس گَژھان مےٚ حظ چھِ پاے آز چھِ تھوڑا اورٕ یور یہِ گوٚو وارِیاہ ٹایم پٮ۪ٹھ گوٚو اورٕ یور یہِ چلان ہُہ چَلان تہٕ اَتہِ نَہ حظ چھِنہٕ حظ چھ اَتہِ وارِیاہ کٲم مگر میٚتہِ کیاہ کَرٕ میٚتہِ چھِ یِم زٕ ترٛےٚ ہتھ ڈبہٕ یِمن تہِ مَہ تھاو بہٕ گَرِ یار یِم چھِ مےٚ تۄہہِ ضُروٗری کٕننۍ تۄہہِ تۄہہِ مےٚ مَہ چھِ ضروٗرت پانس مےٚ کَتھ لَگن یِم ترٛےٚ ہتھ ڈبہٕ اگر بہٕ رٹہٕ تہِ بہٕ رٹہٕ پنٛژہ ڈبہٕ وُہ ڈبہٕ رٹہٕ بہٕ پانس باقِے مَہ رٹہٕ بہٕ تۄہہِ وُچھوٕ حظ پانے البتہ چھِ مارکیٚٹ کیاہ چھِ چَلان آز آز کۭژاہ کٔمی چھِ ٲں تُہۍ ؤنِو حظ تُہۍ کیاہ ریٹھاہ چھُو وَنان تُہۍ چھُو وَنان ڈۄڈ ہتھ بَدل کیٚنٛہہ ریٹھاہ توتہِ امہِ بدلہٕ اَکھ ہتھ تہٕ پنٛژتٲجی یہِ حظ چھُو ژٕ حظ چھُکھ پننِسٕے وَسان اصٕل بوٚن بوٚن بوٚن بہٕ حظ تھاوان زٕ ہتھ ژٕ حظ چھُکھ وَنان اِکھ ہتھ پنٛژتٲجۍ حظ چھُکھ زیادے وَلان بوٚن ژےٚ حظ ژچیٚژھ اَصلَسٕے پاںٛژھ رۄپیہِ نَہ حظ اَکھ ہتھ تہٕ پنٛژسَتتھ کَر حظ ژٕ ژھٕن حظ بَلاے اَکھ ہتھ پنٛژسَتتھ حظ چھُ ٹھیٖک گَژھان اَتھ منٛز حظ نَہ حظ یہِ ونتہٕ کَتھ چھَنہٕ مطلب اَتھ چھِ ضُروٗری اَتھ کیاہ کَرو آز چھُ ضُروٗری آز چھِ آز چھِ یُِہَے ویٚپارٕے چَلان یُتھ تہٕ کیاہ کَرو آز چھِ تھوڑا بزنس ڈَوُن پَہنتھ حظ چھِ میٚتہِ حظ چھِ گَرِ مگر کیاہ کَرو وۄنۍ وَن حط ژٕ کینٛژھاہ ژھٕن حظ بَلاے اَکھ ہتھ سَتتھ کَر حظ سیۄدٕے ٹھیٖک چھُ اَکھ ہتھ پانٛژہٲٹھ ٹھیٖک حظ چھُ اَکھ ہتھ تہٕ پٲنٛژہٲٹھ کَر حظ مےٚ حظ چھِ ترٛےٚ ہتھ ڈبہٕ کرِتھ سُہ چھُ تَراونٕے یوت او کے او کے شُکرِیہ